کِرکَٹ گِنٛدُن حظ ٹرٛاولِنٛگ چھِ گژھان حظ ہا بیٚیہِ حظ ٹرٛاولِنٛگ چھِ موسٹ اِمپاٹَنٛٹ حظ بیٚیہِ گیمِنٛگ حظ گیمِنٛگ منٛز چھِ یِوان اَسہِ کِرکَٹ تہٕ ہاکی تہِ چھِ یِوان والی بال تہِ یِوان یِم ہیٚچھِ سایکلِنٛگ کَرُن حظ تہٕ یِم یِم چیٖز حظ چھِ واریاہ مطلب اِنٹرٛسٹ